یِم زٔمیٖن دار چھِ تِمن چھِ ونہِ تہِ پیٚوان واریاہ مُشکِلات تُلانۍ پاورٕ خٲطرٕ کیازِ کہِ یُس مطلب اِرِگیشنہٕ خٲطرٕ یِم ہٲیٹہِ پٮ۪ٹھ چھِ آسان باغ تِمن چھِ آب لگان تور چھِ نہٕ آب واتان کِہینۍ کیازِ کہِ یِم واٹر شیڈ چھِ تِم تہِ چھِ پاورَسٕے پٮ۪ٹھ چلان یِتھۍ کٔنۍ پاور ییٚلہِ نہٕ اوسُے تِمن کِتھ پٲٹھۍ واتہِ آب اِرگیشن گژھنہٕ کِہینۍ یِتھ کنۍ مطلب آز چھُ تھل لاگنہٕ خٲطرٕ تہِ پاور لگان تھل مطلب مُننہٕ لوننہٕ خٲطرٕ تہِ پاور لگان مِشیٖن چھِ آسان تھلنہٕ خٲطر چھِ مِشیٖن آسان سۄ چھِ پاورَس پٮ۪ٹھ چلان بیول وَونہٕ خٲطرٕ تہِ چھُ لگان مِشیٖن سُہ چھِ پاورس پٮ۪ٹھ چلان آز چھُ سورُے کیٚنہہ مطلب پاورس پٮ۪ٹھ دانہِ چھِ مۄنان سُہ تہِ چھُ پاورس پٮ۪ٹھ آسان سُہ مِشیٖن ییٚلہِ نہٕ پاورٕے اوس تِم کِتھ پٲٹھۍ چلان یِتھ پٲٹھۍ چھِ یِم زٔمیٖن دار تِمَن چھُ مطلب واریاہ مُشکِل گژھان تِم چھِ مطلب اَمہِ حِسابہٕ چھُ سون یہِ سون یہِ گام چھُ یہِ چھُ واریاہ پَتھ کیازِ کہِ مطلب